ہیٚلو اَسلامُ علیکُم جِناب تُہۍ چھِو حظ سٮ۪وَن ہِلٕز پٮ۪ٹھ آ جناب مےٚ حظ اوس آرڈَر کوٚرمُت پیٖزا بیٚیہِ کینٛہہ فُڈ آیٹمٕز حظ مےٚ حظ اوس یِہَے زانُن کہِ یہِ کوٚت ووت اوس آنلاین ویب سایٹہِ پٮ۪ٹھ حظ اوس چیٚک کَران کہِ یِہَے اوسُم زانُن یہِ کَتھ جایہِ ووت کیٛاہ ووت اَمِکۍ سٹیٹَس چَک کَران وَنۍ کوٗتاہ ٹایِم لَگہِ اَتھ آ جِناب یِہَے اوسُس بہٕ سِٹیٹَس حظ چیک کَران آوٕے کہ کیٛازِکہِ ٹایِم گوٚو واریاہ کینٛہہ تہٕ تَوَے اوسُس بہٕ چَیک کَران یہِ میون آرڈر ۂے گوٚو تہٕ گوٚو کوٚت تُہٕنٛز وٮ۪ب سایٹہِ پٮ۪ٹھ حظ اَتھ کوتاہ ٹایِم لَگہِ وَنہِ